آ بِلکُل یہِ چھِ پوٚز اگرَے أسی وٕنۍکٮ۪سَس وٕچھو یُس اِنسان چھُ سُہ چھُ پنُن پان ییٚمہِ ساتہٕ تٔمس کانٛہہ غم یا پریشٲنی چھِ آسان سُہ چھُ کَران ٹھیٖک پٲٹھۍ فون چھُ وٕنۍکٮ۪ن اگر أسۍ وٕچھو یُس ہَسا فون چھُ اَتھ منٛز چھِ آسان واریاہ کیٚنٛہہ تِم چیٖز یِم اَکھ أکِس اِنسانس خۄش چھِ کَرن موٚحسوٗس چھِ کَران خۄش کَرُن وٕنۍکٮ۪ن یہِ اِنسانہٕ ییٚژھِ وٕچھُن سُہ کیٚنٛہہ تہِ ٲسِنۍ سُہ چھِ اَصٕل پٲٹھۍ ہٮ۪کان فونہٕ پٮ۪ٹھ وٕچھِتھ چاہے سُہ اٮ۪نجاییبٕل ٲسِنۍ چاہے سُہ اِموشنَل ٲسِنۍ ییٚمہِ سۭتۍ اِنسان پنُن پان چھُ اَصٕل فیٖل ہٮ۪کان کٔرِتھ مگر کُنہِ سات نہ چھِ یہِ فون اِنسان سٕنٛدۍ خٲطرٕ سٕٹرٛٮ۪س تہِ پٲدٕ کَران تِکیٛازِ اَتھ منٛز چھِ آسان تِم اَمہِ سۭتۍ چھِ اَسہِ اگرَے أسۍ وٕچھو زیادٕ تر فون اَمہٕ سۭتۍ چھُ اَسہِ سون یُس ٹایم چھُ سُہ تہِ چھُ ہٮ۪کان واریاہ زیادٕ زایہِ گٔژھِتھ ییٚمہِ سات پتہٕ اِنسان چھُ کَران فیٖل کہِ اگر نہٕ مےٚ وٕچھِ ہا کیٚنٛہہ مےٚ ہسا آو ییٖتِس کالَس پوٚرمُت یا مےٚ آسہِ ہہ ییٖتِس کالس بدل کٲم کٔرمٕژ مگر تَمہِ سات چھُ اِنسان واریاہ زیادٕ بُرٕ موٚحسوٗس کَرَن مگر ییٚمہِ ساتَس أمس کیٚنٛہہ سِٹرٛٮ۪س چھُ آسان ییٚمہِ سات أمِس کیٚنٛہہ پریشٲنی آسان یہِ چھُ وٕچھان تیُتھ کانٛہہ چیٖز تیُتھ کانٛہہ گیم یا تیُتھ کیٛنٛہہ اٮ۪نٹَرٹینمنٹ ییٚمہِ سۭتۍ یہِ فیٖل اَصۭل چھُ فیٖل ہٮ۪کان کٔرِتھ